گیس چھ یہِ چھِ سٲنۍ زِندَگی ہُنٛد اَکھ اَہَم حِصہٕ بَنیومُت اَتھ چھِ نۄقصانَن سۭتۍ سۭتۍ فٲیدٕ تہِ واریاہ یا فٲیدَن سۭتۍ سۭتۍ ہیٚکو أسۍ ؤنِتھ نۄقصان تہِ چھِ اَتھ واریاہ گۄڈنِکُے فٲیدٕ چھُ اَسہِ أسۍ ہیٚکو اَتھ پیٚٹھ دۄن مِنٹن مَنٛز کانٛہہ تہِ چیٖز تَیار کٔرِتھ بیاکھ فٲیدٕ چھُ اَسہِ أسۍ ہیٛکو دٔستِی دٔستِی اَتھ چھُنہٕ تیوٗتاہ یِتھ پٲٹھۍ أسۍ باقٕے چیٖزَس ٲسۍ لَگان یا یِم گیس پیٹھ برٛونٛہہ یِم چیٖز ٲسۍ نار ہیٚنَس یہِ یوٗتاہ اَسہِ ٹایِم اوس لَگان تیوٗتاہ ٹایِم چھُنہٕ اَسہِ اَتھ لَگان کینٛہہ اَتھ چھِ صِرِف أسۍ سُچ اَکھ دَباوان تہٕ یہِ چھُ گَژھان سِٹاٹ بیاکھ چیٖز چھُ گیسَس فٲیدٕ اَتھ پیٚٹھ چھِ نہٕ أسۍ کُکِنٛگٕے یٲژ ہیٚکان کٔرِتھ کینٛہہ أسۍ چھِ گیس کُکِنٛگ یوت خٲطرٕ چھِنہٕ أسۍ ہیٚکان گیس اِستعمال کٔرِتھ کینٛہہ أسۍ چھِ ہیٚکان لایٹِنٛگ خٲطرٕ تہِ گیس کٔرِتھ اِستعمال یا چھِ ہیٚکان أسۍ وٕشنیر خٲطرٕ تہِ گیس وٕش اِستعمال کٔرِتھ مَطلَب فٲدَن فٲیدَن سۭتۍ سۭتۍ چھُ اَتھ نۄفقصان تہِ واریاہ مَطلَب گۄڈنٮ۪تھ یہِ چھِ اَکھ چیٖز یہِ چھِ واریاہ درٛوگان دۄہ کھۄتہٕ دۄہ چھِ یہِ واریاہ درٛوگ گَژھان گۄڈنٮ۪تھ اوس یہِ واریاہ سرٛوٚگ یِوان مَگَر یوٗتاہ ٹایِم چھِ گَژھان یہِ چھِ گَژھان درٛوٚگ درٛوٚگ بیٚیہِ چھِ اَتھ واریاہ خَطرات تہِ یَتھ مَنٛز اَکھ لیٖکیج چھِ واریاہ عام یِوان لَبنہٕ گیس لیٖکیج چھِ عام تہٕ واریاہ نۄقصاندہ آسان امہِ سۭتۍ چھ واریَہَن جایَن چھِ گَژھان کُٹھٮ۪ن مَنٛز چھِ یِوان صُبحٲے لاشہِ کَڑنہٕ تِکیاہ تِمَن چھُ آسان گوٚمُت گیس تَتہِ جَمَع اَسہِ پَزِ گیس حَدَس مَنٛز اِستعمال کَرُن بیٚیہِ گَژھِ اَسہِ آسُن پَتہ پریکاشَنٕز گیس کِتھ پٲٹھۍ چھُ اَسہِ کَرُن اِستعمال اَسہِ کیاہ چھُ کَرُن کَتہِ چھُ اَگَر أسۍ گیسہٕ مٔٹ اَنَو یہِ کَتہِ تھاوو أسۍ اَسہِ گَژھِ نہٕ اَتھ صُبحَس کینٛہہ ڈیمیج گَژھِ نہٕ اَسہِ امہِ سۭتۍ گَژھُن اَسہِ کِتھ پٲٹھۍ چھُ یہِ اِستعمال کَرُن یہِ گَژھِ اَسہِ آسُن گۄڈے پاے